ہیٚلو اسلام علیکُم وعلیکُم اَسلام وعلیکُم اَسلام المحدُ للہِ تُہۍ چھِِو ٹھیٖک اچھا تُہی چھوٗ پرٛیویٚس پیشنٛٹہٕ میٛٲنۍ نا اچھا تہٕ تُہۍ تُہۍ ٲسوٕ پٔتۍمہِ لٹہِ لِیور فیٹی لِیور تۄہہِ پزوٕ واریاہن چیٖزن ہُنٛد خیال تھاوُن یُس کھیٚنہٕ چیٖز أسۍ چھِ کھیٚوان اسہِ پزِ واریاہ چیٖز ایوایڈ کرٕنۍ تُہٕنٛدس کھیٚنَس منٛز گژھِ نہٕ فیٹ تیٖل گژھِ نہٕ یُن تُہنٛدس کھیٚنَس منٛز کِہیٖنٛۍ آ تیٖل چھُو نہٕ تۄہہِ کھیٚون کِہیٖنٛۍ بیٚیہِ چھُو ڈیلی ایٚکزرسایز صُبحس شامس آفٹر مطلب ییٚمہِ ساتہٕ تُہۍ بتہٕ ٲسِو کھیٚوان تمہِ پتہٕ چھُو تۄہہِ ایٚکزرسایز ضروٗری اکہِ گنٹہٕ پتہٕ گژھِ تۄہہِ ایٚکزرسایز تہِ کرٕنۍ بیٚیہِ چھُو تۄہہِ اکھ چیٖز کرُن ایوایڈ یِم ہسا یتہِ چھُ فیٹی چیٖز یِمے ٲلوٕ چھِ سانہِ سبزی منٛز چھُ آلوٗ یِوان دالہٕ چھِ یِوان تِم تہِ چھوٕ نہٕ تۄہہِ کھیٚنۍ تِم چھِ نہٕ کھیٚنۍ کِہیٖنٛۍ بییٚہِ چھُ ترٛیش چھِ یوٗتاہ أسۍ ترٛیش چیٚوان چھُ اسہِ چھُ تمہِ میٚقدار کھۄتہٕ زیادٕ پیٚوان یوٗتاہ أسۍ چیٚے تیٛوٗتاہ چیٚوان ٲسوٕ تمہِ کھۄتہٕ زیادٕ چھِ چیٚنۍ تُہۍ اگر چیٚوان ٲسِو زٕ کلوٗ ترٛےٚ کلوٗ تۄہہِ چھُو تمہِ کھۄتہٕ زیادٕ چیٚنۍ تۄہہِ چھُو ایٹ لیٖسٹہٕ سیٚون ستھ کلوٗ چیٚنۍ دۄہس برابر باقٕے روٗزوٕ تۄہہِ صحت تنہٕ پیٚٹھٕ ٹھیٖکھٕے نہ فلحال تۄہہِ چھُو کھیٚون تیٖل نےَ چھُو تۄہہِ بنٛد سورُے کرُن کیٚنٛہہ دارا تیٖل ہیٚکِو تُہۍ اکھ زٕ قطرٕ ترٛٲوِتھ اگر تۄہہِ سبزی چھُو کھیٚنۍ کانٛہہ تۄہہِ چھُو تتھ منٛز یہِ کھیٚون یہِ ہسا یہِ چھُو کھیٚنۍ تھوڑا چھُو ترٛاوُن مگر زیادٕ نہٕ میٚقدار نیٚبر چھُنہٕ تۅہہِ کُنی چیٖزس گژھُن میٚقدار نیٚبر مطلب اگر تۄہہِ تیٖل آسہِ ترٛاوُن ژور کرٛیٚنٛڈ زٕ ترٛےٚ کرٛیٚنٛڈ آسہِ ترٛاوان زٕ کرٛیٚنٛڈ ٲسۍ ترٛاوان اسہِ چھُنہٕ وۄنۍ تیٖل ترٛاوُن کِہیٖنٛۍ تیٖل چھُ اسہِ اوٚڑُے کرٛونٛڈ ترٛاوُن یتھ پٮ۪ٹھ فُل سبٕزی بنہِ پتہٕ چھِ سۄے کھیٚنۍ اگر أسۍ باقیٚن گرِکیٚن تہِ سۄے أسۍ دِمو تتھ منٛز چھُ تِمن فٲیدٕ نۄقصان چھُکھ نہٕ نۄقصان چھُنہٕ تِمن کیٚنٛہہ آ فٲیدٕ آسہِ نۄقصان آسہِ نہٕ کِہیٖنٛۍ ماز چھُنہٕ تۄہہِ فِحال کٔرِو تُہۍ ماز ایٚوایڈی کیٛازِ کہِ فیٹی لِورس چھُ اکثر آسان یہِ ییٚلہِ أسۍ ماز چھُ آسان ضروٗری چرٕب آسان سۭتۍ تہٕ اتھ منٛز چھُنہٕ اَسہِ چرٕب ماز تہٕ ایٚوایڈٕے کران اگر تُہۍ زیادٕ زیادٕ سبٕزی کھیٚوٕ امہِ سۭتۍ روزوٕ تۄہہِ لِور کِلیر لِورس گژھِ نہٕ کٔہیٖنٛۍ تہِ پرٛابلِم گٲڈ ہیٚکِو گٲڈ چھِ یہِ چھُ یہِ پرٛوٹیٖنٕے چھَ گٲڈ چھِ کھیٚنۍ مگر کمٕے سۄ تہِ ہفتس منٛز اکہِ لٹہِ ریٚتس منٛز اگر ترٛیٚیہِ لٹہِ گژھِ سُہ چھُ ٹھیٖک یِتھٕ پٲٹھۍ نہٕ یتھٕ پٲٹھۍ کنٹِنیٛوس تہِ چھَنہٕ کھیٚنۍ کیٚنٛہہ بیٚیہِ زیادٕ زیادٕ سبٕزی کھیٚنۍ یتھ چھِ سٲنِس گرس منٛز چھُ ہاکھ بنان سٲنس گرس منٛز چھ پالک بنان رازما پۄتٕلۍ چھِ بنان یِم ہیٚکو أسۍ کھیٚتھ ہُہ چھُنہٕ آلو چھنہٕ ٲلوٕ چھِ اسہِ پوٗرٕ ایٚوایڈ کرٕنۍ رازما چھِ پوٗرٕ ایٚوایڈ کرنہِ یہِ چھِ دال مونٛگ دال چھِ سۄ چھِ پوٗرٕ ایٚوایڈ کرٕنۍ یُس تہِ اسہِ بٲدی چھِ سٲنس اتھ منٛز یِوان بٲدی چیٖز چھِ تۅہہِ سٲری فلحال ایٚوایڈ کرٕنۍ سُہ چھنہٕ اسہِ کھیٚنۍ ترٛیش کوٗتاہ چھِو تُہۍ چیٚوان دۄہس بس بس یمے پرہیز گژھن آسٕنۍ بیٚیہِ چھُ ایٚکزرسایز زیادٕ تر یِم تۅہہِ ایٚکزرسایز چھُو ہیٚکان کٔرتھ صُبحس گژھِ آل موسٹ ون ہاور یہِ کَرٕنۍ واک اگر ہیٚکِو کٔرتھ صُبحس چھُو سُہ چھُے زیادٕ بہتر روزان فیٹی لِورس یا باقٕے باڈی یُس یتھ باقٕے فیٹ تہِ چھُ آسان سُہ تہِ چھُ اسہِ اتھ منٛز گژھان کنزیوٗم کیٛازِ تمہِ صُبحے چھِ أسۍ آسان فاقٕے تمہِ ساتہٕ یُس باڈی سانہِ ایٚنٛرجی چھِ لگان ضروٗرت سۄ چھِ سٲرٕے نیران سانہِ فیٹ سٍتیٚن بیڈ أنٛدرٕ کلیٚسٹرٛال چھُ آسان سُہ چھُ گژھان سورُے ختٕم بیٚیہِ چھُ فیٹی لِور تہِ گژھان کم بیٚیہِ چھُ روزان بہتر انسان چھُ روزان ٹھیٖک ترٛیش زیادٕ زیادٕ چیٚنۍ ژور کلوٗ پانٛژھ کلوٗ کرُن وارٕ وارٕ وارٕ وارٕ حٲل ییٖتِس کالس گژھِ تہٕ پتہٕ گوٚو لاسٹس پیٚٹھ اگر ستھ تہِ گژھن سُہ چھُ روزان انسان چھُ روزان ہیلدی یٖۍ چھُ باقٕے چھُو تۄہہِ ٹھیٖک چلو گوٚو تیٚلہِ ٹھیٖک بیٚیہِ چھُوا تۄہہِ پرٕٛژھُن کیٚنٛہہ چلو چلو ٹھیٖک چھُ بِہِو